اَسَلامُ علیکُم سلامہِ سۭتۍ آسیو تۄہہِ توٚرمُت فِکرِ زِ بہٕ کَمہِ رِلیٖجَنُک چھُس تہٕ میون مذہب کیٛاہ چھِ میون مذہب چھِ دیٖنہِ اِسلام سٲنِس اوٚنٛد پوٚت ایریاہَس منٛز چھِ دیٖنہِ اِسلام تہٕ بہٕ چھُس اَکھ مُسلمان گَرٕ پٮ۪ٹھ تعلُق تھاوان تہٕ سٲنۍ کِمِنِٹی یۄس چھِ اوٚنٛد پوٚت ایرِیا یُس چھِ یَتھ منٛز تہِ چھِ مُسلمان روزان تہٕ سٲنِس مَذہَبَس چھِ ناو دیٖنہِ اِسلام زِ أسۍ ہَسا چھِ مُسلمان تہٕ سٲنۍ مُقدس جاے چھِ کعبہ شریٖف یُس زَن سعودی عربِیاہَس منٛز چھِ تہٕ سون قِبلہ حظ چھِ مَکہ شریٖف سیٚدِ سیوٚد زِ مطلب سون قِبلہٕ چھِ مکہ شریٖفسٕے أسۍ چھِ مانان پَنُن قِبلہٕ تُکنُے سون پیغمبر صٲبَس اوس ناو حضوٗرِ پاک صلی اللہ علیہ وَسلم أسۍ چھِ تٔمۍ سُنٛدُے فالووٲرٕس تہٕ أسۍ چھِ بَنٲیمٕتۍ خُدا صٲبَن